اَگر أسۍ وٕچھو سٲنۍ لنٛگویج سٲنۍ کشمیٖری لٮ۪نٛگویج کِتھ پٲٹھۍ چھِ ڈِفرنٛٹ باقیو لٮ۪نٛگویجو کھۄتہٕ گۄڈٕنٮ۪تھٕے ییٚلہِ أسۍ مطلب کٲشٕر زبان چھِ بولان یہِ چھِ اَلگ ساروی زبانیو کھۄتہٕ نَہ چھِ یہِ اِنٛگلِشَس سۭتۍ رَلان نَہ چھِ یہِ اردُوَس سۭتۍ چھِ اَتھ کانٛہہ کانٛہہ وٲڈ رَلان نَہ چھِ یہِ بیٚیہِ کُنہِ لٮ۪نٛگویج سۭتۍ رَلان یہِ چھِ واریاہ زیادٕ ڈِفرنٛٹ یہِ چھِ اَسہِ پَنٕنۍ لٮ۪نٛگویج کٲشرٮ۪ن یہِ چھِ واریاہ زیادٕ اَصٕل یہِ چھِ اَسہِ پَنٕنۍ مٔدٕر زَبان کٲشِر لنٛگویج یہِ چھُنہٕ اَ کُنہِ کانٛہہ کانٛہہ وٲڈ چھُ اَتھ سَنسکٕرٛتَس سۭتۍ رَلان اَگر کانٛہہ ہِنٛدی وٲڈ چھُ اَتھ سۭتۍ رَلان اَگر کانٛہہ اُردو آسہِ کَران سُہ ہیٚکۍ کانٛہہ کانٛہہ وٲڈ سَمجِتھ اِنٛگلی اَمیُک کَشمیٖرِیُک نَتہٕ چھِ یہِ واریاہ زیادٕ ڈِفرنٛٹ بَدلو لنٛگویجو نِش یہِ چھِ واریاہ زیادٕ اَصٕل لنٛگویج اَگر أسۍ مطلب کانٛہہ پَران چھِ أسۍ کانٛہہ بُک کٲشرِچ سۄ چھِ اَسہِ کٲشرٮ۪ن اَلگٕے سَمٕجھ یِوان اُردو کھۄتہٕ اِنٛگلِش کھۄتہٕ چھِ اَسہِ پانَے سُہ سَمٕجھ یوان اَسہِ چھُنہٕ پٮ۪وان تَتھ زیادٕ مطلب فورٕس کَرنُک ضوٚرَتھ کیٚنٛہہ اَگر سُہ أسۍ اَکی لَٹہِ پَرو اَسہِ چھِ یِوان سۄ پانَے ماینٛڈَس منٛز اَمہِ ٹاپِکُک مطلب کیٛاہ چھُ یہِ چھِ واریاہ زیادٕ اَسہِ کٲشرٮ۪ن خٲطرٕ لنٛگویج اَصٕل یہِ چھِ اَسہِ پَنٕنۍ لنٛگویج کٲشرٮ۪ن بیٚیہِ چھِ یہِ مطلب اَگر أسۍ کُنۍ ساتہٕ کُنۍ ٹا ٹاپِک چھِ پَران سکوٗلَس منٛز چھِ أسۍ کَشمیٖری پٲٹھۍ ٹاپِک پَران سُہ چھِ ہٮ۪کان بیٛاکھ تہِ سَمجِتھ آسٲنی سان یہِ چھِ اَسہِ کٲشرٮ۪ن خٲطرٕ واریاہ زیادٕ اَصٕل زَبان بیٚیہِ چھِ اَمہِ سۭتۍ اَگر أسۍ کشمیٖرِیَس منٛز شٲعری کَرو سۄ چھِ اَسہِ مطلب واریاہ زیادٕ اَصٕل باسان شٲعری سۄ چھِ اَسہِ واریاہ زیادٕ دِلس خۄش لَگان یہِ چھِ کٲشِر اَگر أسۍ کٲشرِ زبانہِ منٛز شٲعر وٕچھون کانٛہہ یا مطلب بٲتھ چھِ أسۍ وَنان کٲشٕر زَبٲنۍ منٛز سُہ چھُ اَسہِ واریاہ زیادٕ پَسنٛد لَگان دِلَس سُہ چھُ اَسہِ مطلب واریاہ زیادٕ باسان مطلب اَسہِ چھُ باسان پَنٕنۍ ییٚلہِ أسۍ پَنٕنۍ لنٛگویج چھِ یوٗز کَران اَسہِ چھُ باسان یہِ واریاہ زیادٕ اہم پنٛنہِ مطلب زِنٛدٕ روزنہٕ خٲطرٕ پَنٕنۍ لنٛگویج یِتھ پٲٹھۍ سارنی چھِ آسان پَنٕنۍ پَنٕنۍ لنٛگویج ضوٚرتھ تِتھَے پٲٹھۍ چھِ اَسہِ باسان پَنٕنۍ یہِ کَشمیٖری لنٛگویج یہِ چھِ اَلگ پرٛٮ۪تھ کُنہِ مُلکَس چھِ باسان پَنٕنۍ پَنٕنۍ لنٛگویج مطلب پَسنٛد چھِ مطلب ماے چھِ آسان پَنٕنۍ لنٛگویج ہٕنٛز تِتھَے پٲٹھۍ چھِ اَسہِ واریاہ زیادٕ ماے پنٛنہِ لنٛگویج ہِنٛز اَسہِ چھِ یہِ واریاہ دِلَس خۄش لَگان میٖٹھ تہٕ مٔدٕر زَبان یہِ چھِ اَسہِ پَنٕنۍ مَدَر ٹنٛگ